مےٚ کَرے آرڈر ییٚتہِ نزدیٖکٕے چھُ اکھ ریسٹورنٹ مےٚ کَرے آرڈر کھٮ۪ن چٮ۪نایہِ مےٚ دوٚپ آز کرو شُگل مےٚ کَرے گاڈ آرڈر مےٚ کَرے بِریانی آرڈر مےٚ کَرے زٕ ژور چیٖز آرڈر مومو مَگر مگر کِہیٖنۍ نہٕ فضوٗل مےٚ کوٚر یِمَن فون دوٚپمَکھ کہِ یہِ کیٛاہ چھُ سوٗزمُت یَتھ چھُ مُشُک یہِ ہَسا چھُ خَبَر کَرُک یہِ سوٗزمُت تۄہہِ ہیے نَہ نَہ نَہ نَہ أسۍ ہٮ۪کو نہٕ یِتھ کٔنٮ۪تھ سوٗزِتھ تُہۍ کیٛاہ یہِ وَنان اَمہِ پَتَن گٔے کٲم گٔیو بوٚڑ بارٕ مےٚ یِمَن سۭتۍ کَتھ کَتھ کَتھٕ بَکواس مانان نہٕ کِہیٖنۍ اگر غلطی چھَ غلطی چھَ مانٕنۍ آ مگر نہ کِہیٖنۍ دوٚپمس ہیےیہِ کٔرِ تو رِپلیس نَتہٕ کٔرِتو رِفنٛڈ ہیے نہ أسۍ حظ رِفنٛڈ نَہ حظ کینٛہہ أسۍ حظ سوزہَے ژےٚ بَدَل گۄ اورَے دَپ گۄڈٕ اَمہِ پَتَن گٔے کٲم مےٚ کیٛاہ کَر تہٕ کٲم کَرتکھ فون گۄڈنٮ۪تھ ییٚلہِ مےٚ آرڈر کَرنو یِم اوسا ووٚن دوٚپُکھ ہیے یہِ واتہِ جلدی مگر دوٚپُکھ ٲسۍ آسا وِدِن فِفٹیٖن ٹُو ٹُونٹی مِنَٹس مگر گژھان گژھان گوٚو گٲنٛٹہٕ بہٕ چھُس پیٛاران گژھان گژھان گٔے زٕ گٲنٛٹہٕ گژھان گژھان گٔے ڈاے گٲنٛٹہٕ ڈاے گٲنٛٹہٕ گژھان گژھان گٔے بیٚیہِ پنٛداہ مِنَٹ مٲنۍ تو تۄہہِ ترٛےٚ گٲنٛٹہٕ گۄڈنٮ۪تھ لٔگۍ یِمو ترٛےٚ گٲنٛٹہٕ اَتھ سۭتۍ مےٚ چھُنہٕ دَران سَمجِی یوٗتاہ کیٛاہ اوس یہِ بَناوَن وول یہِ کیٛاہ اوس اَتھ سۭتۍ کَران یوٗتاہ یہِ کیٛاہ اوس یوٗتاہ کَرُن أمِس یَتھ سۭتۍ أمِس ترٛےٚ گٲنٛٹہٕ لٔگۍ اگر یِمو ہپٲرۍ کِنۍ ووٚن اَسہِ لَگَن وُہ مِنَٹ یورٕ کیٛازِ لٔگۍ ترٛےٚ گٲنٛٹہٕ ترٛیِم چیٖز فضوٗل کالٹی اَتھ اوس یہِ اوس خراب سورُے اَتھ اوس نہٕ مَزٕ تہِ کِہیٖنۍ یہِ اوس پھُل فضوٗل مےٚ کٔر کٲم مےٚ رَلو فون یِمَن مےٚ ٲسۍ پٮ۪ٹھٕ گَرِکٮ۪ن منٛز آمٕتۍ پٔژھ ؤژھ تِمَن خٲطرٕ تہِ کَرے مےٚ مطلب اَسہِ دوٚپ أسۍ کھٮ۪مو آزسٲری مطلب نٮ۪برٕے کَرو آرڈر وَنہِ ییٚلہِ اَسہِ بیٖٹھۍ کھٮ۪نہِ اَتہِ چھُس بہٕ وٕچھان بہٕ چھُس بہٕ وٕچھان ہیے یہِ چھُ خراب ییٚلہِ مےٚ وُچھ مےٚ دوٚپ یِمن ہیے ہیے رُکِو رُکِو وٕنہِ ما کھیٚیِو کَر کٲم رَلاو فون یِمَن دوٚپس ہیے اَکھ لٲگِو تۄہہِ ترٛےٚ گٲنٛٹہٕ بیٚیہِ اوٚنو وَنہِ مگر یَتھ چھِ مُشُک یہِ چھُنہٕ ٹھیٖک ہورٕ چھِ وَنان ہیے نَسا ژٕ کیٛاہ یہِ وَنان یہِ آسان وٕنی وٕنی سوٗزٕے اَسہِ ژےٚ اَتھ کیٛاہ آسہِ مُشُک تۄہہِ آسیو وتی کوٚرمُت اَتھ کیٚنٛہہ مےٚ ؤنۍ تو تُہۍ پانٛژَن مِنٹَن منٛز پانٛژَن یا دَہَن مِنٹَن منٛز کیٛاہ کَرٕہا بہٕ اتھ یَتھ یِمو ترٛےٚ گٲنٛٹہٕ لٲگۍ یِم حظ چھِ أنہِ شِکَس یِمَن چھُنہٕ دٮ۪ماغٕے فَنہِ وَن ہَن دَپہن ہیے نَسا ول کیٚنٛہہ چھُنہٕ أسۍ حظ سوزہَے بدل أسۍ حظ کَرہوے یہِ گۄڈٕ بیٚہوان بہَس کَرنہِ گۄڈٕ بیٚہوان وَنٛنہِ لٲل تہٕ مجنوٗن مےٚ کٔر کٲم مےٚ لوگ گوٚو فون گۄڈنٮ۪تھ اَتہِ تُل میٚنیجرَن میٚنیجرَن ییٚلہِ زیادٕ لٲگۍ کَتھٕ کَرٕنۍ مےٚ لگو بَدل فون بیٚکِس سُہ زانہن بہٕ سُہ چھُ اَتی تَتہِ دُکان تٔمِس دوٚپمَس ہیے یِتھ کٔنٮ۪تھ چھِ دٔلیٖل سُہ گوٚو یِمَن تٔمۍ ووٚن یِمَن اِتھ کٔنٮ۪تھ پَتہٕ گٔے کٲم پَتہٕ ووٚن یِمو دوٚپُکھ کِتھ کٔنۍ مگر مےٚ تھوٚو یِہُنٛد یہِ یُس یِمو کھٮ۪ن چٮ۪نا اوس سوٗزمُت یہِ تھوٚو مےٚ یِتھَے کٔنۍ مےٚ دوٚپ نہ بہٕ ہاوٕ یِمَن اَمہِ پَتہٕ گٔے کٲم اَمہِ پَتَنے ییٚلہِ یِم بہٕ مےٚ کٔر کٲم بہٕ دراس مےٚ کوٚڑ یہِ تُل مےٚ سۭتۍ گاڑِ منٛز بہٕ ووٚتُس اور مےٚ ہوو یِمَن دوٚپمکھ وٕچھِو سَا أسۍ چھَ وَنۍ غلط وَنان آیہِ یِم سٲری ووٚنُکھ ہیے ہُہ یہِ ہُتھ کٔنۍ یِتھ کٔنۍ مگر مگر نہٕ حسابٕے نہٕ کانٛہہ یِمَن چھِ یِم چھِ یِمَن چھَنہٕ پایی أسۍ کیٛاہ چھِ کَران وَنہِ کیٛاہ وَنہا بہٕ یِمن کیٛاہ وَنہٕ ہَکھ پَتہٕ ووٚنمُکھ پَتہٕ دُ دوٚپُکھ ہیے ؤلِو سا رٔٹِو سا بَدَل دوٚپمَس چلو ٹھیٖک چھُ دِیو پَتہٕ کیٛاہ کَرہو پَتہٕ روٚٹ مےٚ بَدلٕے تہٕ یی گوٚو یِمَن سۭتۍ مَسلہٕ